اسلامُ علیکُم تُہۍ چھُو حظ صٲب مےٚ حظ ٲس یہِ کیب کَرٕنۍ بُک بہٕ حظ چھُس بانٛڈی پورہ پٮ۪ٹھ کیٛاہ حظ بہٕ حظ چھُس وُنکٮ۪سن ییٚتی بانڈی پورہ مےٚ اوس گژھُن یہِ حظ بہٕ حظ چھُس وُنکٮ۪س گُلمرگہِ منٛز مےٚ اوس ییٚتہِ پٮ۪ٹھٕ گژھُن بانڈی پورہ تانۍ گُریز

دۄن دۄن دۄہَن خٲطرٕ

ٹھیٖک حظ چھُ ٹھیٖک چھُ وۅنۍ کوٚتاہ حظ وۄنۍ کوٚتاہ حظ گژھِ رینٛٹ کُل ٹوٹَل دۄن دۄہَن ڈرٛیوَرس ٹھیٖک چھُ تیٚلہِ اَہَن حظ ٹھیٖک حظ چھُ تیٚلہِ بِہِو بہٕ کَرہو کال کیٚنٛہہ چھُنہٕ بہٕ کَرٕ کال سلام وعلیکُم